وَعلیکُم سَلام ٹھیٖک چھِوا ہے تۄہہِ چھُو حظ یہِ گاڑِ یہِ ہٮ۪وان کٕنان اَسہِ حظ أسۍ گٲڑۍ اَکھ ہیٚنۍ

چَلو ٹھیٖک حظ چھُ